ہیٚلو آ وَن سا اَسلامُ علیکُم اَہَن حظ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک کٔرِو حظ حُکُم اَچھا قٔہو اَسہِ چھِ یُس کَشمیٖرُک یہِ مہشوٗر یہِ چھُنا آسان سُہ چھُ زعفران قٔہوٕ چھِ تَتھ وَنان سُہ چھُ زعفران قٔہوٕ اَتھ منٛز چھِنہٕ زیادٕ پٮ۪وان کَرُن کِہیٖنٛۍ اَتھ منٛز چھُ پٮ۪وان تۄہہِ سُہ زعفران سُہ چھُ پانٛپور نٮ۪ران تَتھ چھِ وَنان سیفران تہِ أسۍ سُہ چھِ اَسہِ پانٛپور ڈِسٹرک پانٛپورَس منٛز بنان سُے چھُ پٮ۪وان اَسہِ پتہٕ قٔہوَس منٛز چھِ ترٛاوان سُے أسۍ بیٚیہِ مٲنۍ تَو تُہۍ سانٮ۪ن اَتھَن ہُنٛد چھُ زایقہٕ آسان تہٕ یِہَے چھِ اَسہِ بناوان یہِ قٔہوٕ اَمہِ سۭتۍ چھُ سون یہِ یُس یہِ کَشمیٖر چھُ یہِ چھُ اَمی چیٖزٕ سۭتۍ یوان ماننہٕ خاص کر سَماوارَس منٛز یُس قٔہوٕ چھِنا بناوان یہِ چھُ یِوان اَمہِ چیٖزٕ سۭتۍ ماننہٕ واریاہ زیادٕ مہشوٗر تُہۍ ہٮ۪کِو مےٚ زعفران پتہٕ ہٮ۪کِو تُہۍ تَمۍ سۭتۍ قٔہوٕ بنٲوِتھ ٹیسٹی قٔہوٕ تُہۍ ہٮ۪کِو سُہ برٛونٛہہ کُن تہٕ سٔرو کٔرِتھ بیٚیہِ ما چھُو تۄہہِ کیٚنٛہہ زعفران قٔہوٕ کِس بارَس منٛز زانُن یژھان زعفران قٔہوٕ اگر تۄہہِ آسٮ۪و یہِ چھُ زعفران قٔہوٕ چھُ واریاہ زیادٕ ٹیسٹی یوان ماننہٕ یہِ چھُنہٕ ییٚتہِ مطلب جموں کَشمیٖر آ سُہ تہِ ہٮ۪کۍہوٗس تُہۍ ترٲوِتھ زیادٕ چھِ بنان یہِ تٔمی سۭتۍ زعفران سۭتۍ یا زیادٕ بنان یہِ ٹیسٹی قٔہوٕ تہٕ اَگر تۄہہِ ضروٗرت آسٮ۪و سُہ ہٮ۪کِو تُہۍ کُنہِ جایہِ رٲبطہٕ کٔرِتھ یا سٲنِس یَتھ پٮ۪ٹھ یِتھ تہٕ اَسہِ نِش تہِ ہٮ۪کِو تۄہہِ یہِ بٔنِتھ یہِ ہیٚکِو تۄہہِ کُنہِ تہِ جایہِ بٔنِتھ بیٚیہِ ما حظ چھُ کیٚنٛہہ